ییٚلہِ زن مےٚ کُن چھُ آسان گژھُن ژورَن پٲنٛژن دۄہن پٮ۪ٹھ مےٚ ہسا بہٕ ہسا چھُس پننیٚن گھرکیٚن تھاوان ونِتھ ٲں یِمن کُلیٚن ہسا تھٲیزیٛو خیال فار ایٚگزامپٕل اسہِ ہسا چھُ ییٚتہِ گھرِ ژوٗنٛٹھۍ باغ تہِ اَتھ ہسا چھُس بہٕ پانٔے سُپرے وُپرے کران بیٚیہِ چھُس بہٕ اَتھ پانٔے نظر دِوان دۄیہِ دُہہ ترٛیٚیہِ دُہہ بیٚیہِ آب واب شیران تہِ وۄنۍ چھُ کُنہِ ساتہٕ آسان ٲں کنہِ ساتہٕ چھُ آسان مےٚ اوٗر کُن گژھُن بہٕ ہسا چھُس پننِس فادرَس تھاوان ونِتھ تِکیٛازِ بہٕ چھُس تٔمی ہیٚچھنومُت یہِ فارمِنٛگ سُہ ہسا چھُ تِمس ہسا چھُس بہِ تھاوان ونِتھ کہِ یتھ ہسا دیٖزِ نظر بیٚمٲرۍ ما ییہِ اگرٔے بیٚمٲرۍ ییہِ تیٚلہِ ہسا کٔرۍ زیٚن کنسلٹہٕ ڈاکٹر کہِ یتھ کُس دوا دِمو تہٕ یہِ کۄس بیٚمٲرۍ چھِ تہٕ اگرٔے سُہ وَنہِ کُس دوا دییو پتہٕ ہسا گٔیہِ زِ مےٚ چھُ یتی لوکل ٲں مارکیٚٹس منٛزٕے ٲں دُکاندار اکھ کوٚرمُت تٔمِس نِش ہسا چھِ أسۍ دوا انان یُس أسۍ سُپرے چھِ کران بہِ چھُس امِس تھاوان ونتھ ژٕ ہسا گیہِ زِ تٔمِس دُکاندارس نِش ژٕ أنزِ سُہ دوا یُس ژےٚ ڈاکٹر وۄنی پتہِ ہسا کٔرزِ ژٕ کٲم ژٕ نی زِ یہِ دوا باغس منٛز پتہٕ ہسا کٔرنٲیزِ مےٚ ہسا چھُ یتی پِتُر بھوےٚ تٔمسٕے اتھہِ ہسا کٔرنٲیزِ سُپرے تِکیٛازِ تتھ چھِ لگان سُپرے کرنَس چھِ لگان زٕ نفر تمے موٗجوٗب چھُس بہٕ تٔمس دپان ژٕ ہسا نیی زیٚن سُہ سُپرے کرنہِ بییہِ ہسا چھُس بہٕ تٔمس تھاوان ونِتھ کہِ آب ہسا دیٖزِ اتھ اگرٔے اَتھ ٲں باسیٛو آبٕچۍ ضروٗرت چھِ اتھ یِمن با اَتھ باغس اتھ ہسا دیٖزِ آب بیٚیہِ ہسا چھُ اسہِ دانہِ تہِ ٲں بہٕ ہسا چھُس گھرکیٚن ٲں مٲلِس تھاوان ونتھ اَتھ ہسا دیٖزِ دۄیہِ دُہہِ ترٛیہِ دُہہِ نظر کہِ اتھ ما گژھہِ آب خۄشِک تِکیٚازِ اگر اَتھ آب گژھہِ خۄشِک یہِ ہسا دَزِ تہٕ یہِ ہۄکھہِ اسی لیے چھُ اتھ پیٚوان نظر دِنۍ أمِس دۄیہِ ترٛیٚیہِ دُہہِ بیٚیہِ چھِ أمِس نظر دِنۍ ٲو وٲو ما چھِ آمٕژ یا نیٚنٛدٕ ما چھیٚس کرنہِ ٲں تہِ تَمہِ موٗجوٗب چھُس بہٕ أمِس تھاوان ونِتھ تیٚلہِ دیٖزِ تتہِ نظر